أزیُک دُنیا یُس زَن چھُ یہِ چھُ واریاہ زیادٕ اؠڈوانسڈ تہٕ یتھ منٛز چھُ تعلیٖم ہُنٛد واریاہ زیادٕ ضروٗرتھ بہٕ یژھٕ یی پنٕنِس بٲیِس واریاہ زیادٕ تعلیٖم تہٕ امہِ بیٚیہِ رِسٲرٕچ کرنُک تٲقیٖد کٔرِتھ تاکہِ یہِ تہِ پکہِ یتھ ایڈوانس أکِس دُنیاہس منٛز برونٛٹھ